زیادٕ ویلِو اَگر نہٕ اَگر نہٕ اِنسانَس ضرورِی کاکدن پؠٹھ چھِ موٚہَر آسان موٚہَر چھِ بَڑؠن بڑؠن تہٕ یِمَن پرنٛسِپٕلَن اَتھۍ آسان پرافِسَرَن اَتھۍ آسان یِیٚلہِ تِم موٚہَر تراوَن کاغزَس پِؠٹھ تیٚلِی چھُ سُہ کاکز سون اہمِیَت تھاوان نَتہٕ چھِنہٕ امہِ سِٹیم بَغٲر چھِنہٕ کٕہٕنۍ کاکُد ویلِو تھاوان کِہیٖنۍ تہٕ کیاہ چھِ اَتھ وَنان أزکِس زَمانَس منٛز چھِ بیٚیہِ واریاہ زِیادٕ یہِ ضرورِی امہِ بغٲر چھَنہٕ کٕہٕنۍ تہِ کاکُد رَٹنہٕ یِوان کُنہِ تہِ دَفتَرس منٛز نہ تہِ کُنہِ سکُولَس منٛز تہٕ مےٚ خٲطرٕ تہِ چھِ یہِ واریاہ زِیادٕ اہمِیَت تھاوان تہٕ دُنیاہَس خٲطرٕ تہِ چھِ واریاہ زیادٕ اہمیت تھاوان